مےٚ چھُ مےٚ ہَسا چھُ نزدیٖک ہاسپِٹَل یُس سٲنِس ایریاہَس منٛز چھُ یِوان سُہ گوٚو سَب ڈِسٹرٛک ہاسپِٹَل سوپور تَمہِ پَتہٕ چھِ یِوان اَسہِ سَب ڈِسٹرٛک ہاسپِٹَل ڈِسٹرٛک ہاسپِٹَل بارہمولہ سوپور ہاسپِٹَلَس منٛز گٔے واریاہ ترقی تَتہِ بَنٲوٕکھ نٔو بِلڈِنٛگ آیہِ بَناونہٕ سٔرجِری آیہِ کَرنہٕ لیپراسکوپی سٔرجِری آیہِ کَرنہٕ تتہِ آیہِ واریاہ سہوٗلیت اَسہِ اَسہِ اوس پٮ۪وان نَتہٕ گژھُن بارہمولہ اَسہِ ٲسۍ رٮ۪فر کَران توٗرۍ وۄنۍ چھِ اَسہِ واریاہ سہوٗلیت پٮ۪وان ییٚتہِ پٮ۪ٹھ یِم فیسَلٹی آے سوپور ہاسپِٹَلَس منٛز اَسہِ چھُ ٹایم تہِ بَچان بیٚیہِ چھِ ییٚمہِ سۭتۍ واریاہ جان بَچان نَتہٕ ٲسۍ کینٛہہ خۄدا رٔچھِن واریاہ ٲسۍ وَتہِ وَتے سَپدان فوت امہِ کِنۍ آے واریاہ سہوٗلیت